ہیلو وعلیکُم السلام اَہن حظ تُہۍ چھِو حظ ٹھیٖک کَم حظ چھِو اچھا ؤنۍتو جِناب آ بِلکُل أسۍ چھِ ہٮ۪وان سَبزی کۄس کۄس سَبزی چھَو تۄہہِ بیٚیہِ اَچھا بیٚیہِ ٹھیٖک ٹھیٖک اَچھا ٹھیٖک بِلکُل أسۍ چھِ یہِ سورُے کیٚنہہ ہٮ۪وان مٲنۍتو تُہۍ تُہۍ ؤنِو تۄہہِ کیٛاہ چھُو پَنٕنہِ شایہِ اٮ۪کٕسپٮ۪کٹیشَن کَتھ ریٹَس چھُو تُہۍ یژھان کٕنُن

ٹھیٖک ٹھیٖک اَلہٕ دِمَے ژےٚ بہٕ یہِ ہسا یہِ کِلوٗ حِسابہٕ ٲٹھ رۄپیہِ ہٮ۪مَے بہٕ کِلوٗ اَلہٕ کَم چھُ گژھان مَگر یِم چھِ پٮ۪وان مےٚ ہورٕ یہِ ہَسا یہِ سَپلَے تہِ کَرنہِ نہ تہٕ اَتھ چھُ پَتہٕ یہِ ہَسا یہِ واریاہ کیٚنہہ مطلب اوٚڑ فِرٛوٗٹ چھُ اَمہِ منٛز ڈٮ۪میج تہِ گژھان دَہ رۄپیہِ تَتھ منٛز چھُنہ مےٚ پانَس نۄقصان پارکہِ کُنُتھ ژےٚ اَدٕ وۄنۍ کَرہوس نَو رۄپیہِ کَرہوس تیٚلہِ تُلِو وۄنۍ چھُو تۄہہِ پَرُس کُنمُتُے دَہٕے تُلِو دَہٕے کَرہوس کہہ گژھِ مےٚ ظُلُم کہہ گژھِ زیادٕ کَتھ حظ لٲر کیٛاہ سا لٲر گوٚو لٲر تہِ گٔے دَہ رۄپیہِ وۄنۍ کِلوٗ اَتھ منٛز چھُ مےٚ دَہن منٛز گھاٹَے وۄنۍ گوٚو تۄہہِ چھو زیا زیادٕ سَبزی وۄنۍ تہٕ تَوٕ موٗجوٗب چھُس بہٕ اَتھ وٕنۍکٮ۪نَس اَتھ علاوٕ ریٹ دِوان روٚہَن گژھِنَے ژےٚ پانٛژھ کِلوٗ تٕرٛہ ترٛےٚ ہَتھ رۄپیہِ تَمیُک مطلب گوٚو شیٹھ رۄپیہِ ہٮ۪مَے ژےٚ بہٕ کِلوٗ روٚہَن ساد اَتھ یِہُس چھُنہ مےٚ بٔتھِ چھِ مےٚ ریٹھٕے یِژھٕے بہٕ کیٛاہ کرٕ اَتھ یِہُس چھِ اورٕ یِہُس چھِ اورٕ ڈِمانٛڈ کَم پَہمَتھ روٚہنَس تَوَے چھُ یورٕ تہِ ریٹ ؤژھ کَم اَگر ڈِمانٛڈ آسہِ ہا زیادٕ پَہم تیٚلہِ دِمہٕ ہا بہٕ علاوٕ ریٹ روٚہَن کوتاہ چھُو کوتاہ چھُو روٚہَن زٕ ژور کویِنٹَل ژور کویِنٹَل گٔے ژور ہَتھ کِلوٗ ترٛےٚ ہَتھ دَہ کَرو یہِ ترٛےٚ ہَتھ تہٕ ترٛےٚ ہَتھ دَہ کَرہوس وۄنۍ ترٛےٚ ہَتھ تہٕ دَہ رۄپیہِ گوٚو ترٛٹھ اے ہاکھ حظ چھِ أسۍ کَم پَہمَتھ ہٮ۪وان اَکھ چھُ اَسہِ ییٚتہِ سارنی پَنُن پَنُن اٮ۪ویلیبٕل اَتھ چھِ کَم ڈِمانٛڈ پانٛژھ رۄپیہِ کِلوٗ ہاکھ کوتاہ چھُو گَنڈٕ کوتاہ چھُو یہِ وٕچھو نہ کوتاہ تہِ چھُو تمی حِسابہٕ دِمو أسۍ یورٕ ریٹ تہِ ترٛےٚ کویِنٹَل نا ٹھیٖک ٹھیٖک تٕرٛہ ذَربہِ پانٛژھ گوٚو ڈوٚڈ ہَتھ یہِ ہسا دِمہوے ژےٚ اَکھ ہَتھ ژَتجی رۄپیہِ ترٛکَس تِکیٛازِ یہِ چھُ کٲشُر گَنڈٕ یہِ چھُ گژھان خراب گازرِ حظ تۄہہِ چھُوا گازرِ تہِ یِم چھُوا کرٛیٚہنہِ گازرِ کِنہٕ وۄزجہِ یِم لیٚدرِ گازرِ وۄزجہِ اَچھا ٹھیٖک یہِ کیٛاہ سا دِمہوے ژےٚ بہہ بہہ رۄپیہِ کِلوٗ بیٚیہِ اَمہِ مٔزیٖد اَمہِ مٔزیٖد چھُوا کیٚنہہ بیٚیہِ اچھا یمِ مَٹر مہ چھُو مَٹرَن چھِ مَٹر مَٹر اَگر چھُو مَٹرَن دِمہو بہٕ ریٹ بَڑٕ جان رازما ووٚن نہ مےٚ رازما چھُنہ واریاہ قٕسٕم اَتھ چھِ تِرٛپَش رازما چھُ وۄزجہِ رازما چھِ تِرٛپَشَن گٔے یہِ ساڑ ترٛےٚ ہَتھ دِمہوے ژےٚ ترٛکھ اَگر وۄز اگر وۄزجہِ رازما چھےٚ تِمَن دِمہوے پانٛژھ ہَتھ آ وۄزجہِ وۄزجہِ اَدٕ حظ اَگر وۄزجہِ رازما چھو تَتھ دِمہو ترٛکَس پانٛژھ ہَتھ پَتہٕ گٔے ساڑ ترٛےٚ ہَتھ تُرپَشان تُہۍ ؤنِو تُہۍ کر چھُو گَرِ تہٕ بہٕ یِمہٕ تَمی حِسابہٕ آتھوار آز تہِ چھِ آتھوارٕے تیٚلہِ یِمہٕ بہٕ پَتہٕ پانٛژھِ بَجہِ ٹھیٖک چھا مےٚ کَتہِ حظ چھِ یہِ تُلُن یہِ اٮ۪ڈرَس ؤنِو پَنُن کھِرَم کَتھ جایہِ کَتھ پوٗرِس اَہن حظ تُل حظ ٹھیٖک چھُ بہٕ کرہو تَمہِ ساتہٕ فون حظ بِہِو